بہٕ چھٮ۪س واریاہ قٕسمٕکۍ کُل وۄپداوان یَتھ منٛز ٹنٛگہٕ کُلۍ چھِ یِوان ٲر کُلۍ چھِ یِوان ژٕنَن کُلۍ چھِ یِوان دٲنۍ کُجۍ چھِ یِوان دَچھِ کُجۍ چھِ یِوان بیٚیہِ چھِ یِوان اَلہٕ کُل لٲر کُل ٹماٹَر کُل